فصٕل گروتھ کرنہٕ موٗجوٗب ہسا چھِ أسۍ واریاہ ٹیکنیٖک یوٗز کران یُتھُے ہسا پھٔلے چھِ نیران أسۍ ہسا چھُ پالنیشن کران اگر ہسا تاپھ آسہِ تیٚلہِ چھِ پالنیشن کران اگر نہ سا اگر ہسا مطلب یہِ روٗد ووٗد چھُ پؠوان تیٚلہِ ہسا چھِ أسۍ دوہ دِوان یتھ ناو چھُ پروجب پَتہٕ یِتھُے تِم لگ بگ ژوٗنٛٹھۍ چھِ بٔڑۍ بٔڑۍ گژھان أسۍ ہَسا چھِ پَتہٕ تَمہِ موٗجوٗب دِوان ییٚلہِ واریاہ ژوٗنٛٹھۍ چھِ دَران أسۍ ہَسا چھِ کیلشَم دِوان تتھ واریاہ دوہ چھِ دِوان یِتھُے پتہٕ یِم زیادٕ بٔڑ چھِ گژھان کُنہِ ساتہٕ چھِ پؠوان ڈونٛٹھ وونٛٹھ چھِ پؠوان روٗد چھُ زیادٕ پؠوان پتہٕ ہسا چھِ تمہِ سۭتۍ ژوٗنٛٹھؠن یِوان سِکیب تمہِ خٲطرٕ چھِ أسۍ الگ الگ دوہ کران یوٗز یُتھے چطرا چھِ یِوان مٔنٛزۍ تمہِ خٲطرٕ تہِ ہسا چھُ پؠوان الگ دوا کران نیوٗز آب ہسا چھِ أسۍ شیران دۄیہِ ترٛیٚیہِ لٹہِ باغن ییٚمہِ سۭتۍ ہسا ژوٗنٛٹھۍ چھِ واریاہ ویٹھان تہٕ پتہٕ ہسا چھِ لاسٹس أسۍ دوہ دِوان یتھ ناو چھُ فِکٕس تَمہِ سۭتۍ ہسا چھِ یِم ژوٗنٛٹھۍ دران واریاہس کالس بیٚیہِ ہسا چھِ پٹاش دِوان أسۍ بیٚیہِ ہسا چھِ واریاہ کھادٕ تہِ ہسا چھِ أسۍ یوٗز یوٗز کران یِمو خٲطرٕ یوٗریا ڈاے چھِ کران یوٗز ییٚمہِ سۭتۍ ہسا یِم فصٕل چھِ واریاہ بڑان تہٕ بیٚیہِ ہسا چھِ یِم رنٛگ تہِ ہسا چھُ یِمن اَمہِ سۭتۍ یِوان